یُس اَسہِ مطلب نزدیٖک یُس اَسہِ گراوُنڈ چھُ اَدنان سَپوٹٔس سِٹیڈیَم چھِ أسۍ تَتھ وَنان تہٕ سُہ چھُ واریاہ زیادٕ بوٚڑ گراوُنڈ واریاہ زیادٕ بوٚڑ گراوُنڈ چھُ سُہ تَتہِ چھِ اَصٕل فیسَلٹی مطلب یُس تَمیُک گراوُنڈ چھُ سُہ چھُ واریاہ زیادٕ اَصٕل مطلب سُہ چھُ تتہِ چھُ سُہ چھُ گِندنہٕ خٲطرٕے آمُت تہٕ تَتہِ چھِ واریاہ زیادٕ اِوینٹ گژھان مطلب تَتہِ چھُ آسان آیہ دۄہ چھُ آسان میچ چلان دۄہوے کَنٹِنوٗویسلی گوٚو تتہِ میچ تہٕ فٹ بال میچ تہِ آسان کِرکٹ میچ تہِ گژھان تہٕ تہٕ بیٚیہِ یِتھُے چھِ آسان تَتہِ چھُ واریاہ زیادٕ مطلب بٔڑۍ بٔڑۍ یِم تَتہِ مطلب بیٚیہِ چھِ اَسہِ یِم گامَن منٛز یِم زِٹھ چھِ آسان یا یُس سٲنِس ڈِسٹرکَس منٛز چھِ یِم گِندن وٲلۍ چھِ روٗدمٕتۍ یِمن اَصٕل مطلب یِمَو اکھ اَصٕل مطلب اکھ اَہم رول چھُ اَدا کوٚرمُت کِرکٹَس منٛز یا فُٹ بالَس منٛز تِم تہِ چھِ واتان تور تِژھ پھِر تِم تہِ چھِ تَتہِ شابٲشِی کران تِمن شُرین یِم مطلب تَتہِ ہیٚچھنہِ نِوان گِندنس منٛز کیازِ کہِ یُس یہِ مطلب گِندُن چھُ مطلب کانٛہہ گیم گِندٕنۍ چاہے سُہ کِرکٹ ٲسِنۍ چاہے سُہ فُٹ بال ٲسِنۍ یا بیٚیہِ کانہہ گیم ٲسِنۍ اَمہِ سۭتۍ چھِ أسۍ فِزِکٔلی فِٹ روزان کیازِ یُس مطلب گیمہٕ گِندنۍ چھِ اَسہِ کران فِزِکٔلی تہٕ مینٹلی اَسہِ کران ڈیولَپ یہِ چھُ اَسہِ فِٹ کران تہٕ سٲنِس سِٹیڈیَمَس سٲنِس سٹیڈیمَس منٛز چھِ واریاہ زیادٕ مطلب فیسلٹی اگر أسۍ وٕچھَو تَتہِ چھُ واریاہ زیادٕ فیسلٹی کِرکٹس خٲطرٕ تہٕ فُٹ بالَس خٲطرٕ تہِ بیٚیہِ چھِ تَتہِ اریاہ زیادٕ شُرۍ آسان گِندان تہٕ سٲنِس گامَس منٛز چھِ واریاہ زیادٕ لڑکہٕ یِم مطلب میچَن یِم یِمن میٕچَس سۭتۍ واریاہ زیادٕ لگاو چھُ بیٚیہِ یِم واریاہ زیادٕ میچٕکۍ شوقیٖن چھِ یِم میچ گِندان چھِ واریاہ زیادٕ اصٕل تہِ سٲنِس سٹیڈِیَمس منٛز چھِ واریاہ زیادٕ بڑۍ بڑۍ کَلاکار یِوان مطلب میچَس منٛز چھُ واریاہ زیادٕ اکھ کٲم پنُن اکھ تھومُت اکھ ناو روشن کٔرِتھ تِم تِژہ پھِرۍ تتہِ آسان یِژھ پھرۍ میچ چلان پَتہٕ یِم وِنر چھِ آسان یِم زینان چھِ میچ تِمَن یِوان ایواڑ دِنہٕ اَصٕل پٲٹھۍ ٹرافی چھِ یِوان دِنہٕ میڈٔل چھِ یِوان دِنہٕ تِمَن تہٕ بیٚیہِ چھِ ہَم بیٹ لگاوان مطلب گِندنَس منٛز پَتہٕ چھُ اکھ ٹیٖم دِوان بیٚیہِ کِس ٹیٖم یُس زینہِ یِمو کوٗتاہ چھُ بیٹ لگاومُت تَمہِ حِسابہ سٲنِس سِٹیڈیمَس منٛز چھُ واریاہ زیادٕ فیسلٹی حدٕ کھۄتہٕ زیادٕ تہٕ یہِ چھُ ؤنکیٚنس یِوان بانڈی پوارہُک سِٹیڈیم سِٹیڈیم چھُ یِوان ؤنکیٚنس ماننہٕ بَنڈی پوراہَس منٛز اکھ اَہم سِٹیڈیَم